کٔشیٖرِ منٛز چھِ واریاہ لینٛگویج یِوان بولنہٕ کٔشیٖرِ کَشمیٖری ڈوگری گوجری باقٕے باقٕے لینٛگویج تیلگوٗ لینٛگویج چھنہٕ یِوان بولنہٕ ییٚتہِ کینٛہہ کِشتواری چھِ یِوان وَننہٕ ہِندی شاردا سِکھ پنٛجابی لینٛگویج ییٚتہِ چھِ تمام ٹایپَن ہِںٛدۍ لُکھ تمام مذہَبَن ہِنٛدۍ لُکھ روزان سِکھ چھِ کَران پنٛجابی یِم کٲشِرۍ مُسلمان چھِ تِم چھِ کَران کشمیٖری یِم پٔنڈِت بَٹہٕ چھِ تِم تہِ چھِ کَران کشیمیٖری یِم ہیٚنٛدۍ چھِ تِم چھِ کَران ہِن ہِندی یِم باقٕے مذہَبَن ہِںٛدۍ لُکھ چھِ تِم تہِ چھِ کَران ہِندی اُردو چھِ کَران گوجری یِم چھِ اَدَر بیکوٲڑ کاسٹٕکۍ تِم چھِ کَران گوجری پہاڑی وغیرہ بیترِ یِم لینٛگویجِز چھِ یوٗز کَران تِم چھِ پہاڑی گُجری گوجری ییٚتہِ چھِ یِوان عام طور پَر کٔشیٖر لینٛگویج کَرنہٕ استعمال